سانہِ لوکیلٹی منٛز چھِ ساروی کھۄت زیادٕ فون اٮ۪وٮ۪لیبٕل چھُ گژھان چَلاونہٕ چھُ یِوان یوٗز اِستعمال چھُ یِوان کَرنہٕ سُہ گوٚو رٮ۪ڈمی رٮ۪ڈمِیَس چھِ واریاہ زیادٕ کالٹیٖز اَگر بہٕ کیٚنٛہہ ژَن کالٹِیَن پٮ۪ٹھ تۄہہِ سۭتۍ کَتھ کَرٕ نَمبر اَکھ گوٚو گۄڈٕنیُکُے سُہ گوٚو اَمِچ بیٹرٛی بیک اَپ چھُ واریاہ زیادٕ اَمیُک کیمرا چھُ ٹھیٖک اَمیُک سٕپییٖکَر سِسٹَم چھُ ٹھیٖک تہٕ اَمِچ یۄس زَن وَنو أسۍ مین چیٖز اَتھ چھُ اَکھ کالٹی اَکھ یَتھ زَن وَنان چھِ سوٗپَر اٮ۪مولو ڈِسپٕلے ییٚمہِ سۭتۍ نہٕ أکِس چَلاوان وٲلِس أچھَن پے اَثَر کیٚنٛہہ